سٲنۍ عام نِوٕز پیپَرن ہسا بَناے نَے کیٚنٛہہ اِجازات لُکَن زٲنۍیاب کَرنہٕ خٲطرٕ یِمن نِوٕز پیپرَن پٮ۪ٹھ ہسا چھِ یِم ایروَٹایِز کَران کہِ سٲنِس لوکَل ایریاہَس منٛز عام ایریاہَس منٛز کُس کُس ڈاکٹَر صٲب انہِ تشریٖف اور کمہِ خٲطرٕ چھ یہِ ڈاکٹَر صٲب مٲہِر یِم بٮ۪مار ٹھیٖک کَرنَس منٛز